اَتھ حظ چھِ واریاہ اَکھ ہاڈ اَکھ پروسیٖجَر بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ سَہل تہِ نہ حظ چھِنہٕ گاڈ رَٹٕنۍ کینٛہہ تِکیازِ وٕچھنہٕ حظ چھِ یِوان کہِ اگر أسۍ گاڈٕ چھِ آسان رَٹنہِ اَسہِ چھِ پیٚوان سردی مَنٛز تہِ حظ چھِ یِم رَٹنہِ پیٚوان یا گرمی مَنٛز تہِ چھِ یِم رَٹنہِ پیٚوان مگر یہِ حظ چھِ واریاہ اَکھ مُشکِل چیٖز سمنٛدر منٛز رَٹٕنۍ یہِ حظ چھُ وول ترٛاوُن تَتہِ کھالُن یا باقٕے چیٖز حظ کَرُن تِکیازِ بہٕ ووَنو تۄہہِ یِتھ پٲٹھۍ کہِ اگر أسۍ فار ایٚکزامپٕل کَتھ کَرٕ بہٕ کٔمِچ بہٕ حظ وَنہٕ کہ اگر مےٚ کیچ کَرٕنۍ فِش یہِ حظ چھُ گۄڈنیٚتھے وول لاگُن تَتھ حظ چھِ مےٚ کینٛہہ لاگُن یہِ حظ چھِ بَمسِنٛگ لاگٕنۍ یہِ حظ چھِ اوٹ لاگُن تَتھ پتہٕ حظ چھِ سُہ دٔریاو منٛز کھالٕنۍ پَتہٕ حظ چھِ سُہ چھَلٕنۍ پَتہٕ حظ چھِ سُی کٕنٕنۍ یہِ حظ چھِ واریاہ اَکھ پرٛاسیٚس کہ یہِ حظ چھِ ٹایم کَنزوٗمِنٛگ پرٛاسیٚس تِکیازِ بہٕ حظ وَنہٕ یِتھ پٲٹھۍ کہِ اگر اِنسان کُنہِ جایہِ گژھِ سُہ حظ گژھِ فٲیدٕ دیُن پانَس مگر نقصانَس نہ حظ گَژھِ نہٕ نَفر پانَس ترٛاوُن کِہیٖنۍ اگر حظ أسۍ وٕچھو اَسہِ چھِ وٕنکیٚنَس فِش مارکیٹ فی کُنہِ جایہِ چھِ گاڈٕ یِوان لَبنہٕ اگر أسۍ وٕچھو بَٹہٕ مالیُن وٕچھو یا بنٛڈپوٗرِس منٛز کَرٕ بہٕ کَتھ کہِ وۄلرٕے چھِ وٕنکیٚنَس ییٚتہِ ماننہٕ یِوان فِش یۄس حظ ییٚتِچ فِش چھِ یہِ چھِ بَڑٕ بہتریٖن فِش تِکیازِ یہِ حظ چھُ واریاہ اَصٕل فِش اگر بہٕ کَتھ کَرٕ کہ فار ایٚگزامپٕل کَرٕ بہٕ کَتھ بہٕ وَنو تۄہہِ کہِ کُنہِ جایہِ چھِ مےٚ کیٚنٛہہ کَرُن گوٚو تَتھ حظ چھِ مےٚ بہتری پَاون تَتھ چیٖزس منٛز تَتھ منٛز حظ چھِ مےٚ مَہارت تھاوٕنۍ تہٕ واریاہ اَصٕل چیٖز حظ چھُ سُہ گژھان پَتہٕ